گیم چھِ حظ واریاہ اَصُل کیٛازِ مٮ۪نٛٹَل ڈِسٹرٛٮ۪س چھِ آسان مٮ۪نٛٹٔلی ٹٮ۪نشَن چھِ آسان کُنہِ ساتہٕ حظ اَمہِ سۭتۍ چھِ تھوڑا بہت حظ میلان رِلیٖف تہٕ اِسلیے یہِ چھُ واریاہ روٗل حظ تھاوان یہِ چھُنہٕ ضٔروٗری کِرکَٹٕے یوتَن والی اَتھ منٛز یی اِونِنٛگ واک تہٕ حظ ہٮ۪کہِ ہا اَتھ منٛز یہِ یِتھ یا کِرکَٹ اَگر یہِ حظ یہِ مین چیٖز چھِ فُہ یہِ فُٹ بال حظ تَتھ منٛز چھُ واریاہ ورزِش گژھان حظ سورُے کیٚنٛہہ ہَرٕ کیٚنٛہہ گیم یہِ چھُ واریاہ روٗل حظ اَصُل تھاوان